زَبان چھِ ہَرٕ کانٛہہ مطلب زَبان چھےٚ یہِ مطلب یۄس یہِ لینٛگویج چھِ أسۍ وَنان یہِ چھُ آسان ہَرٕ کُنہِ مُلکٕچ الگ الگ زبان آسان ہَرٕ کُنہِ پرٛٮ۪تھ کُنہِ سٕٹیٹ چھےٚ پَنٕنۍ پَنٕنۍ لینٛگویج آسان وَنہِ کِتھ کٔنۍ کَرو أسۍ یہِ کَمپِیَر اَگر کَمپِیَر کَرو کَمپِیَر کَمپیرِزَن ہٮ۪کو نہٕ أسۍ کٔرِتھ کیٚنٛہہ کیٛازِکہِ اَگر أسۍ ہِنٛدی زبان وَنو یا کشمیٖری زبان وَنو یا کانٛہہ بیٚیہِ کانٛہہ ڈوگری تٮ۪لٮ۪گوٗ ہَرٕ کانٛہہ زبان چھےٚ پَنٕنۍ پَنٕنۍ خاصِیت تھاوان پنٛنہِ کَلچَرُک مطلب اَکھ یہِ دِوان اَگر أسۍ مطلب سُہ چھُ اَسہِ اَکھ یہِ احساس دِوان کہِ سانہِ کَلچَرُک اَسہِ کیُتھ کَلچَر چھُ یہِ چھُ اَکھ مطلب اَکھ رِپرٛٮ۪زٮ۪نٹیشَن اَکھ دِوان زَبان چھِ اَکھ رِپرٛٮ۪زٮ۪نٹیشَن آسان دٔیِم کَتھ چھِ یہِ کہِ ہَرٕ کانٛہہ زَبان چھےٚ یہِ چھُنہٕ أسۍ ہٮ۪کو کَمپِیَر کٔرِتھ کیٚنٛہہ کہِ یہِ زَبان چھےٚ بہتَر ہۄ زَبان چھےٚ نہٕ بہتر ہَرٕ کانٛہہ زَبان چھِ پَنٕنۍ پَنٕنۍ مطلب خصوٗصیت آسان اِتھَے کٔنۍ یۄس سٲنۍ کَشمیٖری زَبان چھےٚ اَتھ تہِ چھےٚ پَنٕنۍ خصوٗصیت یہِ یہِ چھےٚ اَکھ مُختلِف اَکھ زَبان یَتھ منٛز میچھَر تہِ چھُ میچھَر چھُ زٲوۍ جار چھُ ہَرٕ کانٛہہ چیٖز چھُ اَتھ منٛز یہِ چھےٚ واریاہ خوٗبصوٗرت اَکھ زَبان بیٚیہِ ہٮ۪کو یہِ ؤنِتھ ہِندُستانَس منٛز چھےٚ مُختٔلِف بولہِ یِوان بولنہٕ چاہے تٮ۪لٮ۪گوٗ ٲسِن چاہے مَلا مطلب ہَرٕ کانٛہہ زَبان چھےٚ یِوان بولنہٕ کانٛہہ چھُ مطلب کیرلاہَس منٛز چھےٚ تِمن پَنٕنۍ زبان کرناٹٕکاہَس منٛز چھےٚ کَنڈ پنٕنۍ زبان اِتھے کٔنۍ چھِ کٔشیٖر منٛز پنٕنۍ زبان دِلہِ منٛز چھِ زیادٕ تَر ہِنٛدی ونان تہٕ اِتھے کٔنی چھُ ہَرٕ کُنہِ جایہِ یِوان پنٕنۍ پنٕنۍ زبان یِوان بولنہٕ کَشمیٖری زَبان یۄس چھےٚ یہِ چھےٚ یہِ چھِ اَتھ اَتھ سۭتۍ چھُ اَکھ تہزیٖبو تَمَدُن رٔلِتھ یہِ چھَنہٕ صرف اَکھ زَبان کیٚنٛہہ یہِ چھُ اَکھ ہَرٕ کُنہِ مطلب نَہ صرف کَشمیٖری سٕٹیٹَس منٛز ییٚتہِ تہِ کُنہِ جایہِ مطلب یہِ یہِ ٲسۍ تَن ڈہلی یہِ ٲسۍ تَن کیرلا یہِ ٲسۍ تَن تٔمِل ناڈوٗ کُنۍ تہِ جایہِ پَنٕنۍ پَنٕنۍ زَبان چھِ اَکھ یہِ چھُ اَکھ دِلُک واٹ آسان پَنُن زَبان بٔچرٲیِو پَنُن یِم نٔو جَنریشَن چھےٚ یِم سٲنۍ نٔوۍ مطلب یِنہٕ وٲلۍ چھِ بَچہٕ تِم ہیٚچھنٲۍ وُکھ کٲشٕر زَبان تِمَن دِیِو پَنُن یہِ تہِ بیٚیہِ سۭتۍ سۭتۍ باقٕے زَبان تہِ ہیٚچھنٲۍ وُکھ تِم بَنٲۍ وُکھ آل راوُنٛڈَر یعنی کہِ ہَرٕ کانٛہہ زَبان تھٲیِو تِمَن بیٚیہِ چھےٚ دٔیِم کَتھ یہِ کہِ یُس کٲشٕر زبان چھےٚ اَگر أسۍ یہِ پنٛنٮ۪ن بَچَن بَچَن دِمو اَدٕ ہٮ۪کو تِم پَتہٕ پَگاہ پرٛٮ۪زنٲوِتھ یِم چھِ کٲشِر اَدَروایِز اِتھ کٔنۍ مطلب اَسہِ چھُ باسان کہِ انٛگریٖزی یُس چھُ انٛگریزی زَبان یۄس چھےٚ یہِ چھےٚ شایَد خَبَر کِہی ییٚلہِ سون بَچہٕ انٛگریٖز چھُ کَران اَسہِ چھِ باغ پھۄلان أسۍ چھِ وَنان بَس یُتُے چھُ دُنیا نَہ انٛگریٖزی چھُ اَکھ لٮ۪نٛگویج سُہ چھِ تِمَن پَنٕنۍ اَکھ زَبان أسۍ چھِ تَتھ گژھان زیادٕ یہِ ہَے ہے بَچَن بَچَس چھُ یہِ تَگان تہٕ امِس چھُ خبر کِہی چھُس نہٕ تَگان تہٕ پریشٲنی چھےٚ کیٛازِ چھُس نہٕ تَگان